ہیٚلو اسلامُ علیکُم آ تُہۍ چھُو حظ یہِ گانٛدَربَل پٮ۪ٹھ یا یِم سینٛڈ وینٛڈ چھِ کَڈان اَسہِ ٲسۍ تھوڑا سیٚکِہ ہٕنٛز ضروٗرت تھوڑا بہت کٔرِو کیٚنٛہہ کوٗشِش اَسہِ چھِ تھوڑا ایٚمَرجَنسی پَہمَتھ تَمہِ کِنۍ اَسہِ آو اَسہِ اوٚن تُہُنٛد نمبر رِشتہٕ دارَن دیُت تِمن تِمن چھِ آسان تہٕ مےٚ کَرے تَمی تۄہہِ نِش کنٹیکٹہٕ پَنٕنی حظ دیُت اَسہِ چھُ تۄہہِ نِش واریاہ رِشتہٕ دار گانٛدَربَل پٮ۪ٹھ اَنان اَچھا تُہۍ کوٗتاہ ٹایم چھُو وَنان تیٚلہِ ویٹ ویٹ کَرنہٕ خٲطرٕ اَچھا ٹھیٖک پَتہٕ کۭتِس ٹایمَس پتہٕ کٍتِس تام پیٚیہِ اَسہِ گٲڑۍ سیٚکہِ گٲڑۍ تھوڑا درٛۅگ گژھان تۄہہِ چھُو نا باسان

ٹھیٖک وۅنۍ گژھٮ۪س نہٕ توتہِ زٕ ترٛےٚ ساس کَم اَسہِ چھِ زٕ ژور پانٛژھ گاڑِ ضروٗرت لگ بگ پانٛژھ گاڑِ اَچھا ٹھیٖک اچھا اگر دوٗر آسہِ تُہُنٛدِ نِش ایٚڈرَس أسۍ چھِ تھوڑا ہیٚور کُن پَہمَتھ روزان پہاڑَس اَتھ ما کھَسہِ حظ ایٚکٕسٹرا چارج کیٚنٛہہ ہاں ہاں یہِ چھُ تھوڑا پہاڑَس کُن ٹھیٖک اَچھا دیٹ مِیٖنٕز تُہۍ چھُو تُہۍ چھُو تیٚلہِ ہٮ۪وان اَتھ ایٚکٕسٹرا تہِ کیٚنٛہہ ییٚلہِ نہٕ کَنسیشَن سوے گوٚو توٚتتھے بیٚیہِ پنٛژاہ ساس تَتھ کھَسہِ بیٚیہِ گاڑِ کِراے بیٚیہِ تیٛوٗتاہ سُہ کیٛاہ فٲیدٕ یِی کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ سونٛچہٕ اَتھ بارَس منٛز اَتھ گژھِ نہٕ وۅنۍ کِہیٖنٛۍ تہِ کَم اَدٕ حظ ٹھیٖک چھُ تُہۍ واتنٲوِزیٚو گانٛدَربَل ایٚڈرَسٕے پٮ۪ٹھ تہٕ اَدٕ حظ أسۍ کَرو تۄہہِ سۭتۍ بیٚیہِ کانٹیکٹہٕ ٹھیٖک چھُ نہٕ حظ اَدٕ حظ اہن حظ اَدٕ حظ بِہِو تیٚلہِ خۄدایَس حَوال